کٔشیٖر مَنٛز ہَسا چھِ واریاہَن الگ الگ بَرادٔریَن تہٕ واریاہَن الگ الگ زٲژَن تہٕ مَذہَبَن ہٕنٛد لُکھ روزان مگر الگ الگ زٲژَن تہٕ الگ الگ مَذہَبَن سۭتۍ تعلُق تھاونہٕ برعکس ہَسا سَہ چھِ تہِ یِمَن لُکَن مَنٛز پانہٕ ؤنۍ واریاہ زیادٕ ماے پانہٕ ؤنۍ واریاہ زیادٕ محبت پانہٕ ؤنۍ واریاہ زیادٕ اِتِحاد آسان کٔشیٖر مَنٛز ہَسا چھِ واریاہ مَذہَب مانٛنہٕ یِوان مَثلاً مُسَلمان مَثلاً سِکھ مَثلاً بودھ مَثلاً مگر الگ الگ مَذہَبو آسنہٕ سۭتۍ آسنہٕ پَتہٕ تہِ ہَسا چھِ پانہٕ ؤنۍ یِمَن واریاہ زیاد ماے تہٕ محبت اگر زَن اَکہِ اَنٛدٕ مَسجِد چھِ آسان تہٕ بیٚیہِ اَنٛدٕ چھُ ییٚتہِ گُردُوار یا بیٚیہِ اَنٛدٕ چھُ منٛدِر آسان تہٕ لُکھ ہَسا چھُنہٕ پانہٕ ؤنۍ اکھ أکِس سۭتۍ چھیڑان تہٕ اکھ أکِس سۭتۍ ٹھٲسلہٕ اکھ أکِس سۭتۍ ٹھۄلہٕ ٹھۄلہٕ تُلان بٔلکہِ زَن چھِ تِم پانہٕ ؤنۍ ماے محبتہٕ سان روزان تہٕ ییٚلہِ تہِ سَماجَس مَنٛز یِمَن اکھ أکۍ سٕنٛز ضوٚرتھ چھِ آسان یِم ہَسا چھِ برٛونٛہہ برٛونٛہہ تَمہِ ساتہٕ شانَن سۭتۍ شانہٕ مِلٲیِتھ نیران ییٚلہِ ہَسا زَن دوٗرِ پٮ۪ٹھ وٕچھ نَسَن باسان چھُ زِ زَن چھِ یِم بٔے بارٕنۍ پَکان اما پوٚز روز مَرہ زندگی ہِنٛز کامہِ تہِ ہَسا چھِ یِم تَمہِ آیہِ کَران زِ اگر کانٛہہ وۄپَر وٕچھٕ تٔمِس باسی نہٕ زِ یِم چھےٚ الگ الگ برادٔریو پٮ۪ٹھ یا الگ الگ مَذہبو پٮ۪ٹھٕ لُکھ آمٕتۍ تَمہِ آیہ ہَسا چھِ یِم کٲم آسان کَران زَن چھِ یِمہٕ دۄشؤے آسان أکۍسٕے ماجہِ زامٕتۍ تہٕ اگر ہَسا أسۍ گامہٕ سَماجٕچ کَتھ کرو اَتھ مَنٛز ہَسا چھِ یِم گامہٕ سماجَس مَنٛز روزَن وٲلۍ لُکھ چھِ آسان یِم ہَسا چھِ اکھ أکِس پٮ۪ٹھ زیادَے پَہَم دارومدار تھاوَن وٲلۍ آسان سُہ پَتہٕ قَصبہٕ لِحاظ ٲسۍتَن سُہ پَتہٕ زمیٖندٲری لِحاظ ٲسۍتَن یا سُہ پَتہٕ تِجارتہٕ رٔنٛگۍ ٲسۍتَن ییٚلہِ تہِ ہَسا أکہِ زٲژ ہٕنٛدِس یا اَکہِ مَذہَب ہٕنٛدِس کانٛہہ ہُنَر مَنٛدَس یا کانٛہہ روزَن وٲلِس کانٛہہ ہُنَر چھُ آسان سُہ ہَسا چھِ آرام سان بیٚکِس زٲژ ہٕنٛدِس یا بیٚکہِ مَذہَب کِس مانن وٲلِس کامہِ گَژھان تہٕ ہُتہِ ہَسا چھُس پَتہٕ واپَس یورٕ عزت دِوان تہٕ پانہٕ ؤنۍ ہَسا چھِ یِم اَمنہٕ سان کٲم کار کَران تہٕ ییٚلہِ تہِ ہَسا پَتہٕ پَنٛنٮ۪ن پَنٛنٮ۪ن مَذہَب کٮ۪ن یِمَن پَنٛنٮ۪ن پَنٛنٮ۪ن تہوارَن ہُنٛد وقت چھُ واتان تہٕ دۄشؤے ہَسا چھِ اکھ أکِس عزت کران تہٕ آرام سان چھِکھ دِوان یِم مَناونہٕ تہٕ یِم ہَسا چھُنہٕ اکھ أکِس سٕنٛدِس مَنٛز خلَل ترٛاوان کیٚنٛہہ ییٚلہِ زَن یِم اکھ أکِس اَتھٕ روٚٹ چھِ تَمہِ وِزِ کران تہٕ یِم تہِ چھِ یِہٕنٛزِ اَتھ خوشی مَنٛز حِصہٕ نِوان اما پوٚز ہَر کُنہِ مَذہَبٕکۍ تہوار ہَسا چھِ ییٚتہِ اَمنہٕ سان مَناونہٕ یِوان سُہ مُسلمانَن ہٕنٛز عیٖد ٲسۍتَن یا سِکَن ہٕنٛز ہیہرَتھ ٲسۍتن یا نَوراتری ٲسۍتن یا کٲنٛسہِ ہُنٛد پَتہٕ جنَم دِن ٲسۍتن سٲرے ہَسا چھِ اکھ أکِس تَمہِ آیہِ اَتھٕ روٚٹ کَران زِ زَن چھِ یہِ پٔزی پٲٹھۍ یِہنٛزٕے شٲدۍ تہٕ یِم ہَسا چھِ سٲرے اَتھ مَنٛز رٔلِتھ مِلِتھ حِصہِ نِوان تہٕ اکھ أکۍ سٕنٛز خوشی مَنٛز اِظہار کران تہٕ یِتھ پٲٹھۍ ہَسا چھِ لُکھ پانہٕ ؤنۍ بٲے چار سان پانہٕ ؤنی دوستان سان دۄہ دۄہ پَنُن کَڑان تہٕ اَکھ خوشگَوار اکھ اَمَن پَسَنٛد زنٛدگِیَہ بَسَر کران تو ؤرِدان ہَسا چھِ لٮ۪کھان زِ برٛونٛٹھِ کالہِ ہَسا چھِ کٲم ٲسمٕژ گَژھان برٛونٛہہ کالہِ ہَسا چھِ پانہٕ ؤنۍ تھوڑا مُژُکری ٲسۍمٕژ یِمَن واریاہَن الگ الگ یِم یِمہٕ واریاہَن الگ الگ مَذہَبَن مانَن وٲلۍ یا واریاہَن الگ الگ بَرادٔریَن ہٕنٛدۍ لُکھ ٲسۍ یِمَن ہَسا چھِ برٛونٛہہ کالہِ ٲسۍمٕژ پانہٕ ؤنۍ مُژُکری روزان ییٚلہِ زَن أسۍ أزکِس زمانَس پٮ۪ٹھ أزکِس وَقَس پٮ۪ٹھ نَظَر چھُ ترٛاوان آز ہَسا چھِنہٕ وۄنہِ تِم چیٖز لَبنہ یوان آز ہَسا اگر أسۍ وٕچھو آز ہَسا چھِ پانہٕ ؤنۍ بٲے چارٕ پانہٕ ؤنۍ محبت تہٕ تہٕ پانہٕ ؤنۍ دوستانَے یوتاہ نظر یِوان یِم تہِ ہَسا برٛونٛہہ کالہِ پانہٕ ؤنۍ مُژُکری یا ٹھۄل ٹھۄل چھِ ٲسۍمٕتۍ روزان تِم ہَسا چھِنہٕ وۄنۍ لُکو یاد تھٲیمٕتۍ